اسلام علیکُم وعلیکُم اَسلام فایر سِٹیشن چھا اَسہِ ییٚتین جِناب ییٚتہِ حظ مُنک گفن چھےٚ اتہِ حظ لوٚگ نار أکِس بِلڈِنٛگ یہِ سَرکٲری بِلڈِنٛگ حظ آ وۅنۍ کَریو مےٚ تۄہہِ اَمہِ موٗجوٗب فون زِ تُہۍ وٲتِو یور حظ جلد اَز جلد تِکیٛازِ ییٚتہِ چھُ ؤنکیٚس تُہۍ گٔژھِو یِم ہیٚکن بٔچِتھ امہِ سٍتۍ اگر تُہۍ یہِ نار ژھیٚورٲوِو یہِ جِناب یہِ چھُ سٲرٕے عمارَتھ یہِ چھُ اَتھ چھُ سٲرسٕے نار ہیٚوان ؤنکیٚس لُکھ کَرییَکھ واریاہ زیادٕ نیٚبرتہٕ أڈۍ چھِ ؤنہِ پھٔسِتھ کیٚنٛہہ اَگر تُہۍ جلدی کٔرِو تُہۍ وٲتِو یور تہٕ ہیٚکن بٔچِتھ امہِ سٍتۍ جِناب یہِ چھُ یُن تیٚلہِ یوڑ مُنادِ گُفن حظ

جِناب یِتھٕ کٲلۍ نہٕ یہِ بِلڈِنٛگ چھُس بہٕ جِناب وُچھان زِ یہِ چھِ واریاہ زیادٕ بٔڈ بِلڈِنٛگ تہٕ اَتھ لَگن اَتھ منٛز چھِ واریاہ زیادٕ اَکہِ اکہِ باسہِ چھِ دۅیَو طرفو ہیٚکہٕ نہٕ اَتھ نار ژَھیٚوِتھ کیٚنٛہہ تُہۍ کٔرِو کٲم تُہۍ یِیِو سِکِس شیٚے بَسہٕ أنِو تُہۍ یور تہٕ تَمہِ سۭتۍ گژھِ جلدی جلدی تہٕ یِم ہیٚکن بٔچِتھ ؤنکیٚس آہنا جِناب یہِ ؤنۍتَو مےٚ یہِ چھا گیس سِلینٛڈر کَریٛاو اَسہِ نیٚبر اکھ مَگر تَتھ چھُنہٕ نار ہیٚوان زیادٕ نا وۅنۍ کِتھٕ پٲٹھۍ ژھیوٕراون یہِ اَتھ کرے اَسہِ کوٗشِش واریاہ اتھ کریٛاے اسہِ کٲم میٚژ پیٚٹھٕ آب تہِ چھچاو اَتھ چھُ زیادَے ہیٚوان اَہَن حظ اَہَن حظ کوٗشِش کَریے اَسہِ واریاہ زِ اَگر تُہۍ جلدی نیٖرِیو اَتہِ نا تہٕ یہِ بَچہٕ ہَن اَتھ چھِ یِم اَہَن حظ نیٚصف زٔے کٔر اَسہِ نیٚبر وۅنۍ چھِ نیٚصف چھِ وُنہِ تتھۍ پٮ۪ٹھ تِکیٛازِ تَتھ چھُ یہِ حظ نار زیادٕ ہیٚوان تور چھُنہٕ بَنان مےٚ خاص اَژُن کیٚنٛہہ اَہَن حظ کوٗشِش چھِ أسۍ کران یِتہٕ کالہٕ تُہی تہِ وٲتِو جلدی تُہۍ کٔرِو جلدی تُہۍ تہِ وٲتِو کانٛہہ أسۍ تہِ کرو تیٖتِس کالَس یِم أڈۍ أڈۍ نیٚبر تُہۍ وٲتِو جلدی تِم تہِ ہیٚکن پَتہٕ بٔچِتھ تُہۍ یی نہٕ اَہَن حظ اَہَن حظ ٹھیٖک چھُ أسۍ حظ کرو کوٗشِش یِم نا نیٚبر کَڈنَس مَگر تُہۍ کٔرِو کٲم تُہۍ أنِو جلدی سیَون سِکِس شیٚے حظ گاڑِ أنۍزیٚو تُہۍ سۭتۍ آ بیٚیہِ ؤنۍ تَو مےٚ یہِ یِم کِتھٕ پٲٹھۍ چھِ ژھیوٕراوَو أسۍ اکھ چھُ اَسہِ ییٚتی اَسہِ یِم اَسہِ بٔتھِ کٔنہِ ہیٚوان نار اَتھ حظ گیس مَچہِ أسۍ کِتھٕ پٲٹھۍ ژھیوٕراوَون أسۍ کِتھٕ پٲٹھۍ کرو کوٗشِش یہِ ژھیوٕرونٕچ

چلو ٹھیٖک چھُ تُہۍ یِیِو تیٚلہِ جلدی